وعلیکُم سلام اَسلامُ علیکُم اَسلامُ علیکُم تُہۍ چھِو حظ ظاہدہ جی أسۍ حظ چھِ بابا گُنٛڈ گانٛدَربَل پٮ۪ٹھ تۅہہِ مےٚ حظ دیُت ہمسایَن أکۍ تُہُنٛد نمبر تۄہہِ چھُو تِمَن واریاہ اَصٕل پٲٹھۍ باغ شوٗرمُت آنٛگَن چھُ تِمَن واریاہ اَصٕل شوٗرمُت اَسہِ تہِ اوس رژھا اکھ تِمو دیُت مےٚ پَتہٕ تُہُنٛد کَنٹیکٹہٕ نمبر دوٚپُکھ تُہۍ کٔرِو یِمَن سۭتۍ پانٕے کَتھ اَسہِ حظ چھُ اوترٕے بَنوومُت مَکان یَتھ چھُ آنٛگُن یہِ چھُ سورُے شیرنٕے مےٚ دپیٛاو أسۍ تہِ شیرو یہِ مےٚ گوٚو تِہُنٛد سُہ واریاہ خۄش سُہ آنٛگُن مےٚ ووٚن أسۍ تہِ شیرو تۄہی اَتھ تُہۍ اَگر ییٖہو دیٖہو نظر یہِ چھُ مگر سورُے شیرنٕے یہِ چھُ ریٖسنٛٹلی اَسہِ بَنوومُت سۄ حظ چھُ مگر اَکھ کَنال سُہ نہَ نہَ تۅہہِ حظ چھُو سورُے کَرنَے سُہ چھُ سورُے لگ بھگ شیرنٕے اَدٕ حظ ٹھیٖک چھُ تیٚلہِ کَرہوس أسۍ تام بَرٲے تہٕ تَمہِ پَتَن یِیٖوٕ تُہۍ دِیِو اَتھ نظر تہٕ کِتھٕ پٲٹھۍ یا اَسہِ چھِ واریاہ ویرایٹیٖز لاگٕنۍ بیٚیہِ چھِ اَسہِ تِم کَنہِ وَنہِ لاگٕنۍ اَسہِ چھُ اَتھ اَصٕل پٲٹھۍ شیرُن اَہَن حظ اَسہِ لَگومُت اَسہِ تتے تُہۍ تِمَے ویریٹی لگٲوِتھ تھوڑا لگٲوہوِس بیٚیہِ اَکھ زٕ علاوَے پَہَن تِکیٛازِ آنٛگُن چھُ بوٚڈ مےٚ حظ چھِ ترٛٮ۪ن کَنالَن پٮ۪ٹھ اَکھ کَنال چھُ اَتھ لگ بگ اَسہِ آنٛگُن تھوٚومُت مگر چھُ یہِ وُنہِ سورُے وُنہِ شیرنٕے أسۍ چھِ اورٕ اَسہِ اوترے اوترے بَنوومُت نہَ حظ اَتھ چھِ پَنٕنی میٚژ اَدٕ کیٛاہ تیٚلہِ حظ چھُ ٹھیٖک تیٚلہِ کٔرۍزیٚو تُہۍ کوٗشِس جلدی لگ بھگ کَر ہیٚکِو تُہۍ یِتھ

تام کَرو أسۍ اَتھ بَرٲے وَرٲے أسۍ سَمبالو تام یہِ تَمہِ پَتہٕ کٔرۍ زیٚو تُہۍ کوٗشِش جلدی یِنٕے اَز چھِنا کیٛاہتھام نَیہِ ویرایٹی پوش چھِ اَز دپان آمٕتۍ نٔے تُہۍ اگر کوِٗشِش کٔرِو تُہۍ ہیٚکِو أنِتھ تَمہِ سۭتۍ تہِ گژھِ ہے واریاہ اَتھ بیٛوٗٹیفُل ٹھیٖک حظ چھُ تیٚلہِ اَتھ اَچھا اَتھ کوٗتاہ ہیٚکِو تُہۍ ہٮ۪تھ اَچھا کوٗتاہ ہیٚیِو تُہۍ لگ بھگ اَتھ نسا تیٚلہِ کٔرۍزیٚو کوٗشِش جلدی یِنٕچ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ وۅنۍ